ہیٚلو اَسَلامُ علیکُم ہَے ٹھیٖک چھُو بھائی بیا ٹھیٖک چھُکھا یہِ بہٕ اوسُس وَنان یہِ ماہِ رمضان مۅکلو وۅنۍ ترٕ بہٕ گَرٕ تِتہِ چھُنا گژھُن اوس زٕ ترٛےٚ دۄہ روٗدۍ ۅۅنۍ وۅنۍ یِما بہٕ گَرٕ تیٚلہِ بیا کیٛاہ کَرو یارٕ اِنتظام اِنتظام گَژھِ نا آسُن کیٚنٛہہ جان اَچھا بہٕ اوسُس دَپان أسۍ گَژھو ہور مال پَلو اںنہِ ٹھیٖک چھُنا بیا دِیٖدی خٲطرٕ تہِ اَنو تیٚلہِ ٹھیٖک چھا ممی پاپس خٲطرٕ تہِ ممی پاپس خٲطرٕ تُم چھا ٹھیٖک تِمن خٲطرٕ تہِ چھُ اَنُن بیٚیہِ یہِ ہسا بہٕ شُکُر الحمدُاللہ بابی ٲسا ٹھیٖکٕے وۅنۍ کیٛاہ انو روزدر ہا کنٹِنیٛوٗ ژےٚ پیی چھےٚ آ ژےٚ پَیی چھےٚ عادتھٕے چھُنا گَرِ وۅنۍ کَتہِ مَشہِ مےٚ یہِ پِکنِک آ بہٕ اوسُس وَنان مےٚ لاجویو نا ژےٚ بیا وَنُن یی مگر ژےٚ ووٚنُتھ پانَے پِکنِک تہِ چھنا اَسہِ گَژھُن پِکنِک گَژھو أسۍ عیٖذ دۄہ بہٕ اوسُس دَپان أسۍ گَژھو ہور کۄکرناگ ویری ناگ أسۍ سٲری گَژھو نا بیا تٔتی بناوو تُجہِ وُجہِ پتہٕ تُجہِ چھِنا ضروٗری تُجہِ وُجہِ بناوو یہِ ژٕ وَنکھ بیا ژٕ کٔرۍزِ مےٚ ژٕ کٔرۍزِ مےٚ سینٛڈ پۅنٛسہٕ بہٕ وَنَے ژےٚ بہٕ گَژھے تیٚلہِ صُبحن بیا ٹھیٖک چھَا صُبحن یِمَے بہٕ گَرٕ پتہٕ تھاوو فیٖزرس پتہٕ تھاوو نا فیٖزرس منٛز بیٚیہِ اَنے بہٕ اورے پرٛٮ۪تھ کیٚنٛہہ بیٚیہِ ہا سوٗززِ مےٚ بیا زٕ ترٛےٚ ساس رۄپیہِ علاوٕ بہٕ اَنہٕ پَلو پانس اَچھا سٲری گَژھوا تیٚلہِ گَرِکۍ ٹھیٖک ہا چھُ بایی بیٚیہِ اوسا اَسہِ کیٚنٛہہ اَنُن بہٕ اوسُس وَنان یہِ عیٖذ پٮ۪ٹھ بناوو رستہٕ گوشتاب تہِ بیا ماز دگہٕ ناو بہٕ پانَے بیا تیٚلہِ اَنو بنٲوِتھٕے بیا اَچھا ٹھیٖک بیٚیہِ بیا یہِ شُرٮ۪ن خٲطرٕ شُرۍ چھا ٹھیٖک تِمن تہِ چھُنا اَنٕنۍ ژےٚ چھُونا بیا عیٖذ دۄہ گَژھُن ہور سالس تہِ ہوٚوُر گوٚو عیٖذ سالس تہِ چھُے ژےٚ گَژھُن کَر عٲش بیا بہٕ تہِ یِمہٕ نا ژےٚ سۭتۍ بیا ٹھیٖک ہا چھُ بیا تُل تُل بیٚہو خۄدایس حوال بیا